وعلیکُم اَسلام

اصل پٲٹھۍ ٹھیٖک تُہۍ چھِو حظ ٹھیٖک

اچھا تُہۍ چھِو حظ ییٚمِس سالِق صٲب سالِق صٲبن مما اچھا ٹھیٖک تِم حظ چھِ ونتہ کمزوری تمن چھ بیٚیہِ تہ واریاہ دھیان دیُن گرِ پیرنٹل کیر حظ چھُ گۄڈنیٚتھ نیٚسَسٹی آسان بچہ سٕنٛد خٲطرٕ یُتھ حظ گَرٕ دھیان یی نہ دنہ سُکول پیٚٹھ حظ چھِ یم کمنے گنٹَن آسان تۄہہِ نِش چھِ یم وارہس ٹایمَس آسان بچہ سُہ حظ چھُ واریاہ زیاد ضوٚروٗری یِمن ہٕنٛد خٲطرٕ اہن حظ ٹایمَس چھُ ٹھیٖک بِہیویر حظ چھُس ٹھیک لنگویج حظ چھَس ٹھیٖک یہ حظ رایٹِنٛگ مَنٛز چھَس تھوڑا پرابلم سۄ حظ کٔرزیوس ٹھیٖک یم باقے ایٚکٹِوِٹیَن مَنٛز چھِ تھوڑا کم پارٹسِپیشن کران تتھ مَنٛز حظ چھ تھوڑا تمس گَرِ تہِ ایٚنکَریج کَرُن کہ اگر تُہۍ زیاد زیاد کٔروُکھ یم انوالو یمن ایٚکٹِوِٹیزَن مَنٛز اَسہ چھُ فٲیدٕ پگاہ ہیٚچھناوُن گَرِ بچہ پتہ دیٖوٕ تۄہہِ میم انعام پَتہٕ دیٖوٕ سۄ تۄہہِ ایٚوارڈ دیٖوٕ یا چاکلیٹ دیٖوٕ یِتھے کنۍ حظ دیُن یمن ماٹِویشن رِزَلٹ حظ چھُ امس ففٹی فایو پرسنٹ چلو ٹھیٖک حظ چھُ اصل پٲٹھۍ تُہۍ چھِو حظ بیٚیہِ ٹھیک یہِ حظ گوٚژھ یہِ چلو ٹھیٖک حظ چھُ بیٚیہِ حظ گوٚژھ کہ مطلب وکُتہٕ پہ وکھتہ میسیج کَرنۍ کہ یہ بچہ کیُتھ چھُ کیاہ چھُ اتھ مُتعلِق حظ گوٚژھ پرژھُن چلو ٹھیٖک حظ چھُ اسلام علیکُم